ہیٚلو اَسلام علیکُم وعلیکُم اسلام اہن حظ اہن حظ اچھا اچھا تُہۍ چھِو حظ ٹھیٖک گرِ چھِ حظ سٲری ٹھیٖک اہن حظ ؤنِو حظ اہن حظ آز سٲری چھِ ٹھیٖک أسۍ حظ ییٚتہِ روٗمَس منٛز بِہتھ اہن حظ أسۍ حظ بٲے تہٕ بییہِ میون بوے ییٚتہِ اچھا اچھا زٕ دوٚنُے دۄہَن کَتہِ حظ ژھانڈو أسۍ بیاکھ کَمرٕ توتہِ دِیو ترٛےٚ ژور دۄہ یُتھُے أسۍ بیاکھ کَمرٕ ہیکو ژھٲنٛڈتھ اوٚتانۍ کہیٖنۍ حظ چھُنہٕ أسۍ حظ کَرو کوٗشِس اَگر اَسہِ دۄن ترٛین دۄہَن تانۍ بَنٛیو بیاکھ کَمرٕ تٚلہِ کَرو أسۍ شِفٹ اگر دوٚنُے دۄہَن منٛز مِلہِ اَسہِ بیاکھ کَمرٕ أسۍ کَرویلہِِ شِفٹ یوٗرۍ تِمَن چھِ حظ رَٹُن کِچَن تہِ واشروٗم تہِِ تِمَن چھِ کَمرٕے یوت ضوٚرَتھ اچھا ترٛےٚ تِم کۭتیاہ نفر چھِ اچھا اچھا ٹھیٖک اَہن حظ تیٚلہِ حظ پیٚیہِ اسہِ ضوٚرتھ ترٛینوٕنی چیٖزَن حظ تِمَن تیٚلہِ چھُ واشروٗم تہِ ضوٚرتھ کِچَن تہِ ضوٚرتھ کَمرٕ تہِ ضورَتھ اہن حظ

کیاہ نہ حظ چھُنہٕ کینہہ نہ حظ چھُنہٕ بہٕ حظ أسۍ حظ وٕچھو دۄن تر۪ٛن دۄہَن اگر أسہِ مِلاو جلدی روٗم أسۍ کَرو کوٗشِش جلدی ژھانڈنٕچ تہٕ أسۍ کَرو تیٚلہِ شِفٹ اَدٕ حظ اسلام علیکُم